ہیٚلو اَسلام علیکُم ٹھیٖک ٹھیٖک آ ٹھیٖک تُہۍ چھُوا ٹھیٖک آ ؤنِو حظ آ یہِ مےٚ حظ اوس تھوڑا زٔمیٖن ضروٗرت آ آ آ مےٚ چھِ مٔلی ضروٗرت پاں اَگر ییٖتیٛاہ کَنال بَنَن تہٕ تییٖتیٛاہ مَگر تُہۍ ؤچھِو گۄڈٕ تہٕ مگر مےٚ بوٗز تۄہہِ چھُو کیٛاہتانۍ زٔمیٖن تہٕ کٕنُن پَنُن تہِ کیٛاہتانۍ کنال کۭتیِس سۭتۍ چھِ گژھان ہیٚلو دوٚپمَے حظ زٔمیٖن کنال کۭتیِس چھُ پَتہٕ گژھان أسۍ چھِ سارِوٕے کھۅتہٕ وتہِ وَتہِ پٮ۪ٹھٕے چھَنا زٔمیٖن اَسہِ چھِ یِہےَ زٔمیٖن ضروٗرت اگر اَنٛدَر کُنُے آسہِ اگر حظ انٛدر کُن ہٮ۪مو زٔمیٖن سُہ کۭتِس چھُ گژھان کیٛاہ چھِو وَنان پانٛژھ ترٕٛہ لَچھ رۄپیہِ ہے بہٕ حظ چھَسو ونان اَنٛدَر ما گَژھِ حظ پَتہٕ پانٛژٕ ترٕٛہ لَچھ تُہۍ حظ چھُو زیادٕ ہٮ۪وان پانٛژھ ترٕٛہ لَچھ تُہۍ چھِو زیادٕے اَہَن حظ اَصٕل حظ اَسہِ کیٛاہ چھُ نتہٕ لوکَل زمیٖنَس کَرُن اَسہِ چھِ اَصٕلی ضروٗرت یَتھ أسۍ پَگاہ یی پانَس تہِ نفع یَتھ ژےٚ تہِ یِیِی نفع مےٚ تہِ یی نفع اَہَن حظ أسۍ ما ہٮ۪مو زٔمیٖن پَتہٕ یِیہِ اَسہِ پگاہ گاٹہٕ تَتھ منٛز

نہَ حظ نہَ اَہَن حظ چلو ٹھیٖک حظ چھُ تہٕ دِمو أسۍ نَظر اوٗر تیٚلہِ چلو ٹھیٖک حظ چھُ اَدٕ حظ